چوٗنٛکہِ أزکِس زمانَس منٛز چھُ آلموسٹ پرٛؠتھ کانٛہہ یُس روزگار کَماونُک طٔریٖقہٕ چھُ سُہ چھُ بِجلی پؠٹھ واریاہ دَرمُدار تھاوان تہٕ کینٛہہ روزگار کماونٕکۍ طٔریٖقہٕ چھِ وٕنکؠن تِم تہِ یِمن نہٕ یِمن خٲطرٕ نہٕ بِجلی چھِ ڈریکٹلی کانٛہہ اِنفلنس ترٛاوُن کینٛہہ مَگَر اوٚوَرآل عوتَس منٛز جَنر جَنریلٹی منٛز اگر أسۍ کَتھ کَرو سُہ چھِ یِتھ پٲٹھۍ کہِ اۭں واریاہ روزگار کَماونٕکۍ یِم طٔریٖقہٕ چھِ تِمَن چھِ ساروی کھۄتہٕ بوٚڑ بار اَتھٕ آسَن اؠلؠکٹرسٹی ہُنٛد فار ایٚگزامپٕل أسۍ وَنو مِثال طور وَنو أسۍ یِتھ پٲٹھۍ کہِ کینٛہہ لٕکھ یِم انڈسٹریٖزن منٛز کٲم چھِ کران یا یِم ڈیٹا سینٹرن منٛز کٲم چھِ کران تِمَن چھُ آسَان تِمَن تِہُنٛد تہ تِہنٛدِ زِندگی منٛز یُس روزگار کَماونُک یُس طٔریٖقہٕ چھُ سُہ چھُ ڈایریکٹلی آسان ڈِپؠنٛڈ اؠلؠکٹرسٹی پؠٹھ تہٕ چوٗنٛکہِ سُہ ڈارؠکلی ڈِپؠنٛڈ آسان بِجلی پؠٹھ تہٕ ییٚلہِ کُنہِ جایہِ اَسہِ یَتھ کُنہِ علاقَس منٛز کُنہِ جایہِ أسۍ بِجلی گژھِ یا پاوَر کَٹٕس چھِ آسان تِم تَمہِ ساتہٕ چھُ تِہنٛدِ روزگارَن پؠٹھ پیٚوان ڈارؠکلی اَثر تہٕ چوٗنٛکہِ تِم چھُنہٕ ہؠکان پنُن روزگار کمٲیِتھ کینٛہہ اگر نہٕ بجلی آسہِ ایویلیبٕل تہٕ بیٚیہِ کینٛہہ طریٖقہٕ یہِ بیٚیہِ باقٕے یِم اَسہِ اسہِ نِش زَرٲیی چھِ وسٲیِل چھِ ییٚمہِ ساتہٕ بِجلی چھنہٕ آسان کینٛہہ تَمہِ ساتہٕ یِم پٔٹِکیوٗلَر زَرٲے یا وَسٲیِل چھِ اَسہِ نِش آسان بجلی ہٕنٛدۍ اِن کَمپیرزن وِتھ بِجلی یا باقٕے چھِ یِم اَمہِ ساتہٕ اِستعمال چھِ یہِ چھِ کران تِمن منٛز چھِ پٔٹِکیوٗلَر مومبت چھِ یا لالٹیٖن چھِ یا سولَر پینلو ستۭۍ ییٚمہِ ذٔریعہِ أسۍ سولَر اؠنَرجی چھِ کَرَان کَنوٲٹ پَتہٕ اَتھ لایٹ ایٚنَرجی منٛز تِم طٔریٖقہٕ چھِ یِوان سولر پینلہٕ چھِ یِوان یا ہایڈرو پاوَر یا آبہٕ پؠٹھ یۄس أسۍ اؠنرجی چھِ استعمال کران آبہٕ پؠٹھ اؠنرجی سٹور کٔرِتھ یا تِم چیٖز یِم أسۍ بی یا جنریٹرٕس چھِ آسان تِم چھِ ہؠکان أسۍ کٔرِتھ کٲم اَمہِ ساتہٕ استعمال کٔرِتھ تِہنٛز اؠنرجی یۄس اَسہِ اولریڈی سٹور چھِ آسان کٔرمٕژ یا چاہے سُہ سولر اؠنرجی چھِ آسان چاہے سۄ ہوٕچ ہوٕچ اؠنرجی چھِ آسان یا وِنڈ اؠنرجی چھِ آسان یا ہایڈرو اؠنَرجی یا آبہٕ پؠٹھ اَسہِ اؠنَرجی چھِ آسان تُجمٔژ طاقت چھُ آسان تُلمُت امہِ پؠٹھ یہِ اؠنَرجی کٔرمٕژ سٹور آسان سۄ چھِ یِوان امہِ ساتہٕ استعمال کرنہٕ چوٗنٛکہِ یتھ علاقس منٛز أسۍ روزان چھِ اتھ یہِ چھُ چوٗنٛکہِ اکھ پہاڑی علاقہٕ ییٚتہِ چھِ اکثر سردی ہِنٛدِس موسمس منٛز چوٗنٛکہِ برابٲری شیٖن چھُ واریاہ پؠوان تہٕ اتھ منٛز آسنس انٛدر چھِ واریاہ وِزِ یہِ تہِ یہِ علاقہٕ سون یہِ علاقہٕ چھُ روزان بِجلی نِش کٹ تہٕ ییٚتہِ چھِ واریاہ ییٚتہِ چھِ اَنہِ گوٚٹ روزان واریاہ اَتھ آسنس منٛز تہٕ اَمہِ ساتہٕ چھِ لٕکھ کران یِمن یِمن اوثرن یِمن یِمن اوپشَن ہُنٛد اِستعمال یَتھ منٛز مےٚ ووٚن آلریڈی کہِ لالٹیٖن چھُ یہِ چھُ مومبٔتۍ چھِ اِنوٲٹر چھِ یا باقٕے چوٗنٛکہِ ییٚتہِ چھِ وٕنکیٚن یہِ ٹیکنالجی وٲژ یَتھ علاقس تام اِنوٲٹر چھِ ییٚتہِ وٕنکیٚن واریاہن گرن اندر موٗجوٗد تہٕ تِم چھِ اَمہِ ساتہٕ اِنوٲٹرس منٛز یۄس سا اولریڈی اَسہِ سٹور چھِ آسان اؠنرجی کٔرمٕژ سُہ کران استعمال تَمہِ ساتہٕ ایز اے لایٹٔنز یا باقین کُنہِ اوپشَن منٛز چھِ تِم سۄ استعمال کران تہٕ چوٗنٛکہِ مین مقصد اوس واریاہَن ہُنٛد روزگار چھُ اَتھ پؠٹھ یِم لُکھ پٔٹِکیوٗلَر اِنڈَسٹریٖزَن منٛز چھِ کٲم کَران یا باقین تِمن جایَن یا ڈیٹا سینٹرن منٛز یا تِمن جایَن منٛز ییٚتہِ بِجلی ہُنٛد ساروی کھۄتہٕ زیادٕ یوگدان چھُ آسان ییٚتہِ سارنٕے بجلی ہُنٛد بجلی چھِ اکھ اِمپاٹنٹ چیٖز یہِ یِہُنٛد یہِ پروسؠس پَکناونہٕ خٲطرٕ تِہُنٛد تِمَن ہُنٛد تُہُنٛد لایلی ہُڈ چھُ سِگنِفِکَنٛٹلی گَژھان اَمہِ سۭتۍ واریاہ ایفؠکٹہٕ اگر ہسا پاوَر کَٹٕس یِنۍ یِتھَن ایریاہَن منٛز پٔٹِکیوٗلَرلی ایز اے یہِ چھُ أسۍ وَنو یہِ چھُ ہِمالِیَن سٹیٹ جموں اینڈ کَشمیٖر تہٕ یَتھ منٛز چھُ بَڑٕ وِنٹَر کِس سیٖزنَس منٛز گَرم یَتھ سردی ہِنٛدِس سیٖزنَس منٛز برف بٲری کہِ وجہ سۭتۍ شیٖن کہِ وجہ سۭتۍ چاہے کیٛازِکہِ شیٖن چھُ واراہ پؠوان ہِمالین علاقن منٛز اَمہِ سۭتۍ کہِ وجہ چھُ سُہ ییٚتہِ واریاہ پاور کَٹٕس گژھان تہٕ اَمہِ سۭتۍ چھُ باقین ہُند وٕنکیٚن یِمن ہُند روزگار اَتھ بِجلی پؠٹھ چھُ آسان دار مُدار تھاوان تِہُنٛد تِہُنٛد روزگار چھُ اَمہِ سۭتۍ گژھان واریاہ مُتٲثر تہٕ یہِ چھُ یِہوے اوس أتھۍ مُتعلِق اوس اَسہِ اَتھ مُتعلِق کَتھ کَرٕنۍ تہٕ بیٚیہِ چھُ اتھ اینڈَس یہِ ٲخٔرس پؠٹھ یہِ تہِ لیکھِتھ کہِ کیٛاہ لُکن چھا اِنوٲٹر ییٚتہِ لُکن کینٛہہ ہن کینٛہہ ہن لُکن یِمن ہُنٛد یِمن ہُنٛد ڈیلی سٹینٛڈاڈ چھُ ٹھیٖک ٹھاک تِم چھِ ہؠکن اِنوٲٹر اؠفوڈ کٔرِتھ تہٕ تِہنٛدِ خٲطرٕ چھُ اِنوٲٹرس سُہ تہِ ایویلیبٕل